وعلیکم اسلام میون تعارُف چھُ عُمر فاروق گنایی بہٕ ہسا چھپس روزان کۄلگامہِ ڈسٹکس منٛز پونوِ یتھ گامس ناو چھُ پونٮ۪و بہٕ ہسا چھُس تٔتی روزان میٲنۍ شوق ہسا ٲسۍ واریاہ گۄڈٕنیکُے شوق اوس مےٚ پرنُک یِتُھے مےٚ پر مےٚ ہسا کوٚر بٔہمہِ پاس ہسا کوٚر مےٚ پتہٕ ہسا سوٗنٛچ مےٚ مےٚ دوٚپ وۄنۍ کرو کینٛہہ کاربار یِتھُے مےٚ کاربار لوگ کرُن مےٚ ہسا گووُس أکِس ڈیورس سۭتۍ ڈریوری ہیٚچھنہِ یِتھُے مےٚ ڈریوری ہیٚچھ أسۍ ہسا گٔے واریاہن علاقن نیبر واریاہن سٹیٹن آیہِ أسۍ پھیٖرِتھ یِتھُے مےٚ باسیٚو نہ وۄنۍ چھُس بہٕ ٹھیٖک ڈریوری کران اسہِ ہسا أنۍ پتہٕ پانہٕ تہِ ٹرٛک بارا چیکی ٹرٛک أنۍ اسہِ پانہٕ بہٕ ہسا اوسُس پتہٕ ٹرٛک ٹرٛک بہٕ ہسا اوسُس پتہٕ ٹرٛک چلاوان تمہِ مٔزیٖد ہسا اوس مےٚ شوق واریاہ بہٕ بہٕ ہسا اوسُس کرکٹ گِنٛدان والی بال گِنٛدان ییٚمہِ مٔزیٖد ٲسۍ نٮ۪بر تہِ أسۍ گژھان أسۍ ہسا ٲسۍ گِنٛدان پنٛجابس منٛز تہِ أسۍ ٲسۍ گژھان پھیرٕ ہٮ۪تھ پنٛجاب پتہٕ ہسا أسۍ أسۍ تتہِ تہِ گِنٛدان واریاہن جایَن اسہِ گِیُنٛد اسہِ تتہِ تہِ کرکٹ والی بال ییٚلہِ بہٕ پتہٕ گرٕ اوسُس یِوان پتہٕ ہسا ٲسۍ أسۍ گرِ تہِ گِنٛدان امہِ مٔزیٖد ہسا کٔر اسہِ کٲم کرکٹ ہسا گِیُنٛد اسہِ واریاہن جایَن والی بال ہس والی بال تہِ ٲسۍ أسۍ گِنٛدان پنٛجاب تہِ اوسُس بہٕ گژھان کیرلہ ٲسۍ أسۍ گژھان